کیاہ کیاہ مسلہٕ چھُ زٔمیٖندارن پیش یِوان گامَن منٛز زٔمیٖندارن چھُ واریاہ مسلہٕ پیش یوان گامَن منٛز مثلن اگر یِمَن زٔمیٖنس منٛز کانہہ فصل وۄبداوان چھِ امہِ خٲطرٕ چھِ یِمن آسان کھادِ ہنٛز ضوٚرتھ تمہِ خٲطرٕ گژھِ یِمَن پونسہٕ ضوٚرتھ پونسہٕ آسُن یُس نہٕ یِمَن وقتس پٮ۪ٹھ مۄیثر چھُ آسان کینہہ تمہِ سۭتۍ چھِ گژھان کٲم ییٚلہِ نہٕ زٔمیٖنس سُہ کھاد گژھان چھِ تمہِ سۭتۍ چھُنہٕ سُہ فصل تِہُنٛد تتھ مٮ۪قدارَس منٛز وۄبدان کہِ یتھ مٮ۪قدارَس منٛز سُہ وۄبدُن گژھِ ہے تمہِ سۭتۍ چھُ فصلس پٮ۪ٹھ سٮ۪ٹھاہ بُرٕ اثر پیٚوان کُنہِ ساتہٕ چھِ کٲم گَژھان روٗدُک موسَم چھُ آسان چھُنہٕ پیٚوٲنی کُنہِ ساتہٕ چھِ آسان تاپُک موسَم چھُ پیٚوان روٗد ادلہٕ بدل چھُ موسٕمَس منٛزگَژھان تمہِ سۭتۍ چھُ زٔمیٖندارس وارِیاہ دُشوٲری گَژھان کُنہِ ساتہٕ چھُس فَصل تہِ خراب گژھان فَصل چھُ آسان ووتمُت یا یِیس واوٕ طوٗفان ژھٹہِ طوٗفان تمہِ ستۭۍ چھُ تمہِ سُند سُہ فصل خراب گٔژھِتھ سٮ۪ٹھاہ نۄقصانُک سامنہٕ پیٚوان کَرُن کُنہِ ساتہٕ چھِ أمس زٔمیٖندارس بیٛاکھ اکھ مسلہٕ تہِ پیش یِوان أمس چھنہٕ سۄ سۄ تجرُبہٕ آسان کیٚنہہ ییٚمہٕ سۭتۍ امہِ سُند یہِ فصل زیادٕ اصل مٮ۪قدارس منٛز وۄپدے مگر امہِ یہِ چھُ آسان عام طور یہِ زٔمیٖندار اَنہٕ پڈ أمِس چھنہٕ آسان نَایٚن نایٚن سکیٖمن ہُند پاے کیٚنہہ نایٚن نایٚن تجرُبن ہُند پاے کیٚنہہ ییٚمہِ سۭتۍ نہٕ ایم ییٚمہِ سۭتۍ امہِ سٕندِس زٔمیٖنس منٛز یُس سُہ امیُک طاقت چھُ یہِ چھنہٕ پوٗرٕ پٲٹھۍ اَتھ ہٮ۪کان استعمال کٔرِتھ کیٚنہہ ییٚمہِ سۭتۍ أمہِ سٕندِس فصلس منٛز چھُ وارِیاہ کٔمی گژھان اگر أمِس أمن سکیٖمن مُتعلِق یِہٕے زانکٲرۍ دِنہٕ بیٚیہِ یی ہے گورمِنٹٕکۍ طرفہٕ أمس پونسہٕ مۄیثر کرنہٕ یہِ تہِ ہیٚکہِ ہے وقتس پٮ۪ٹھ اتھ زٔمیٖنس سۄ کھاد وغیرہ ترٛٲیِتھ تَمہِ سۭتۍ ہیٚکہِ ہے امہِ سُند فصل زیادٕ کھۄتہٕ زیادٕ بٔڑِتھ یہِ تہِ ہیٚکہِ ہے اَمہِ پتہٕ یہِ فصل لوٚنِتھ پتہٕ ییٚلہِ یہِ واتہِ ہے پایہِ مُقامس پتہٕ ہیٚکہِ ہے یہِ امہِ پتہٕ پنُن گُزارٕ گرِیُک پکنٲیِتھ أتھۍ پٮ۪ٹھ مگر وٕنِکیٚن کِس زٔمیٖندارس چھِ وارِیاہ مسلہٕ گَژھان أمس چھنہٕ سُہ صَلٲہیت آسان کینہہ کیازِ کہِ یہِ چھُ آسان تَم پٔرٲنۍ پٲٹھۍ تَمہِ تجرُبہٕ کَران أمِس چھنہٕ نایٚن نایٚن تجرُبن ہنٛز پاے آسان کیٚنہہ ییٚمہِ سۭتۍ أمہِ سُند زٔمیٖنس منٛز زیادٕ مٮ۪قدارس منٛز یہِ فصل ہیٚکہِ ہے وۄپدٲیتھ مگر اَمہِ کنہِ اَن پڑ آسنہٕ کہِ تہٕ بیٚیہِ سُہ پٔرٲنۍ سۄ تجرُبہٕ کٲری استعمال کٔرتھ چھُنہٕ یہِ ہیٚکان نٔے نٔے سکیٖمن ہُند نٔے نٔے یِم تجرُبہٕ استعمال کٔرتھ کیٚنہہ تمہِ سۭتۍ چھُ أمۍ سٕندِس زٔمیٖنس وارِیاہ زیادٕ نۄقصان واتان تہٕ فصلس چھُ پتہٕ سٮ۪ٹھاہ زیادٕ کٔمی گَژھان ییٚمہِ کِنۍ یہِ ہمیشہٕ پَریشان چھ آسان وارِیاہو زٔمیٖندارو اگر أسۍ پننِس مُلکس منٛز وٕچھو تَمو کٔر خودکٔشی تہٕ مورُکھ پنُن پان گورمِنٹس پزِ سونٛچُن یِمن چٖیزن ہُند یِم زٔمیٖندار چھِ اگر أسۍ عام طور وٕچھو اَن پڑے آسان یِمن پزِ اہٕندِ خأطرٕ تِژھ کانہہ سکیٖم انٕنۍ ییٚمہِ سۭتۍ یِمن وقتس پٮ۪ٹھ پونسہٕ تہِ آسے بیٚیہِ کرہَن کٲم یِمن دِہن یِم صلٲہیٚت زِ أسۍ کِتھ کٔنۍ وۄپداوو پننِس زٔمیٖنس منٛز نٔے نٔے تجرُبہٕ ییٚمہِ سۭتۍ سون یہِ فصل چھُ یہِ بَڑِ ہے دۄہ کھۄتہٕ دۄہ تاکہِ اَتھ پٮ۪ٹھ اگر گرِ دہ بٲژ تہِ آسان ییٚمہِ پَلہٕ یِم پلہن امے پٮ۪ٹھٕ اور اتھ منٛز لگہن زیادٕ نفری تہِ گرِچ آوُر بے روزگٲری تہِ گژھِ ہے کم گورمنٹس پزِ یِمَن کَتھن سونٛچُن بیٚیہِ پزِ زٔمیٖندارس تہِ سونچُن یُس ماحولس بہٕ نۄقصان چھُس واتناوان یہِ ہسا چھُ امیُک تہِ اکھ وجہ گژھان تمہِ سۭتۍ مےٚ فصلس پٮ۪ٹھ اثر چھُ پیٚوان